ہیٚلو اسلام علیکُم والَے تُہۍ اہن حظ آ تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ صحت چھُو حظ ٹھیٖک ؤنِو حظ ؤنِو حظ اچھا اچھا ٹھیٖک

ٹھیٖک ٹھیٖک اچھا اچھا ٹھیٖک آ کینٛہہ چھُنہٕ پرواے أسۍ چھِ آلٹریشن تہِ کران اگر تۄہہِ کُنہِ باقین پَلوَن تہِ آسہِ آلٹریشن یا کُنہ ڈرٛٮ۪سَس آسَن کَرٕنۍ أسۍ چھِ کران سۄ تہِ ہاں وۄنۍ چھُو تُہۍ دپان مےٚ چھُ لہنگا بناوُن اہن حظ أسۍ چھِ بناوان لہنگا تۄہہِ کٔژَن پونسَن تام چھُ مطلب کۭتس تام چھُ بناوُن آ سُہ چھُ سِپیشلایذٕڈ وول بناوان آ أسۍ چھِ بناوان اکھ اچھا اچھا ٹھیٖک اچھا اچھا أسۍ چھِ بناوان زَن اَسہِ چھِ اَسہِ نِش چھُ آسان اَکھ لہنگا یَتھ أسۍ زٔری ؤرک چھِ کران بیاکھ لہنگا چھُ یُتھ آسان کہِ یَتھ ٲسۍ لیسَن ہُنٛد لیسَو سۭتۍ چھِ ڈِزاین کران بیٛاکھ لہنگا چھُ یُس یَتھ أسۍ دبکا کٲم چھِ کران تۄہہِ کُس کَمہِ قسمُک لہنگا گَژھِ آسُن اچھا حظ اچھا اچھا ٹھیٖک آ مےٚ ؤنۍتو اکھ چیٖز یُس وۄنۍ اگر أسۍ لیسہِ دار تہٕ بناوو أسۍ چھِ تتھ لاگان ڈِفرنٹ قٕسمٕچہِ لیسہٕ خوٗبصورت کیاہ تۄہہِ چھَوٕ مَلٹِکَلَر لیسہٕ پَسَنٛد کِنہٕ اکھ گولڈَن وایٹ یا پٹِکیولر کانٛہہ ڈِزاینہٕ دار اہن حظ سُہ تہِ نیرِ آ سُہ ہَے نیریو اچھا اچھا ٹھیٖک ٹھیٖک وۄنۍ یُس لہن اہن حظ اہن حظ یُس وۄنۍ لہنگاہس چھُ نہ تَلہ دامنہٕ أسۍ چھِ تَتھ لیس لاگان تۄہہِ لاگوٕ سُہ رۄنہِ دار لیس کِنہٕ سۄ گول گول سُہ پونڈٕ دار یۄس یِوان چھےٚ سوے لیس لاگو بہٕ تَتھ اچھا اچھا سُہ گَژھِ سُہ گَژھِ ہہ واریاہ اصل اہن حظ سُہ گَژھیو اصل یُس وۄنۍ لہنگاہس بٕتھِم ٹاپ چھُ سُہ چھِ زیوٗٹھ سُوُن کِنہٕ ژھوٚٹ پہم بیٚیہِ کِتھ چھِ تتھ نٔرۍ کَرنۍ شارٹ اہن حظ آ یُس آز لیٚٹیٚسٹ فیشَن چھُ سُہ چھُ شارٹٕے تیٚلہِ تَمہِ حسابہٕ مےٚ باسان بناوو تۄہہِ اتھ شارٹٕے بیٚیہِ لاگو بہٕ تتھ نالَس تہِ نالَس ہیٚکا بہٕ تتھ دَبکا کامہ کام تھوڑا کرنٲوِتھ ییٚمہِ سۭتۍ یِہوٚے تھوڑا بہت سُہ

اچھا اچھا ٹھیٖک اہن حظ ٹھیٖک کِہیٖنۍ اچھا گوٚو ٹھیٖک کیاہ بہٕ دِمو تۄہہِ أکیٛاہ یہِ کیاہ چھِ اتھ ونان یَتھ پٮ۪ٹھ وَٹٕس ایپس پیٹھ سوٗزِتھ ییٚکیٛاہ تمیُک ڈِزاین یُتھ تُہۍ پانہٕ پَسنٛد کٔرِو تۄہہِ تہِ نَنیو اہن حظ مگر یُس ییٚمہِ حسابُک تُہۍ لہنگا چھِو نہ ونان تتھ لگنو ایٹ لیٖسٹ وُہ پِنژٕ ساس لگنو تتھ تۄہہِ ما چھو تمہ سۭتۍ کانٛہہ اعتراز چلو ٹھیٖک ٹھیٖک چھُ ٹھیٖک بہٕ تھاوو تۄہہِ ڈِزاین وغیرہ سورُے بنٲوتھ بہٕ کرو تۄہہِ سُہ پتہٕ سینڈ ٹھیٖک چھِ حظ چلو ٹھیٖک اہن حظ کینٛہہ کینٛہہ چھُنہٕ پرواے بہٕ بناو واریاہ اصل واریاہ چلو شُکریہ شُکریہ اسلام علیکُم اسلام